زَنان مۄہنو سٕنٛز کٲم رَننٕچ مَرٕد ہیٚکہِ نہٕ رٔنِتھ یہِ کینٛہہ اَتھ چھِ زَنان مۄہوِسٕے چھِ پاے تیٖل کوتاہ ترٛاوٕ لیدٕر کۭژاہ ترٛاوٕ آب کوتاہ لاگس نوٗن کوٗتاہ تراوَس مَرژٕوانٛگُن کوٗتاہ تراوَس یہِ چھِ زَنان مۄہنوِسٕے کٲم ہاکٕچ ماز رَنہِ مازٕچ تہِ چھِ زَنان مۄہنوِ سٕنٛزٕے کٲم مازَس کوتاہ تیٖل لَگؠم آب کوٗتاہ ترٛاوَس لیدٕر کۭژاہ ترٛاوَس بٲدِیان کوٗتاہ ترٛاوَس یہِ چھِ زَنان مۄہنوِ سٕنٛزٕے کٲم بَتہٕ آسہِ رَنُن چھُ زَنان مۄہنوِ سٕنٛز کٲم واے کوٗتاہ ترٛاوَس آب کوٗتاہ لاگَس یہِ چھِ زَنان مۄہنوِ سٕنٛزٕے کٲم آسان یہِ کِچنَس منٛز رَننٕچ کَرنٕچ یہِ چھِ پان زَنان مۄہنوِسٕے پَتہ چاے آسیس کرٕنۍ چایہِ رَس کوٗتاہ دِم ترٛاوَس کۭژاہ چاے دۄد کوٗتاہ لگؠس نوٗن کوٗتاہ ترٛاوَس یہِ چھِ زنان مۄہنوِ سٕنٛز کٲم یِہوے رَننٕچ کرنٕچ مردس سٕنٛز کٲم چھےٚ نہٕ یہِ کینٛہہ مردٕ سٕنٛز کٲم چھِ اَنُن اورٕ تہٕ زنان مۄہنوِ سٕنٛز کٲم چھِ اَتِتھٕن رننٕچ کرنٕچ